اَگر زَن أسۍ وٕچھو یُس زَن کٔشیٖرِ ہُنٛد یہِ آٹ تہٕ ییٚتیُک یہِ کَلچَر چھِ یہِ کِتھ کَنۍ یِم زَن آٹِسٹٕس چھِ یا کٔشیٖرِ ہِنٛدۍ لُکھ چھِ یِم کِتھ کَنۍ چھِ اَتھ پِرٛزٲرٕو کَرنٕچ کوٗشِش کَران یِم کِتھ کَنۍ چھِ اَتھ موٗجوٗد تھاونٕچ کوٗشِش کَران مُختلِف کوٗشِش چھےٚ یِوان کَرنہٕ یِم زَن ہِسٹورِکَل سایٹٕس چھِ یِم چھِ یِمَن بَچٲوِتھ تھاوان ہِسٹور یا ہٮ۪رِٹیج وٕچھو أسۍ اَتھ چھِ بَچٲوِتھ تھاوان یا زَن ساروی کھۄتہٕ یۄس زَن اَکھ کَلچَرَس منٛز اَکھ چیٖز چھِ یُس زَن اَتھ واریاہ برٛونٛٹھ ہیٚکہِ پَکنٲوِتھ سۄ چھِ اَکہِ کَلچَرَس منٛز اَکہِ کَلچَرٕچ اَکھ زَبان تِتھَے کٔنی چھےٚ کٲشِر زبان یِم زَن أسۍ وٕچھو وٕنۍکٮ۪س أسۍ کٔشیٖرِ ہِنٛدۍ لُکھ أسۍ کِتھ کَنۍ چھِ کوٗشِش کَران یہِ کٔشیٖرِ ہٕنٛز یِم کَلچَر کَلچَر پَنُن موٗجوٗد تھاوُن پِرٛزٲرٕو کَرنَس منٛز کیٛاہ چھےٚ سٲنۍ کوٗشِش روزان یا یُس زَن آٹ چھُ یِم تہِ زَن کٔشیٖرِ ہِنٛدۍ اَگرَے أسۍ وٕچھو یِم لوکَل آٹِسٹٕس چھِ یُس زَن یِمَن منٛز آٹ چھُ یہِ فَن چھِ یِم زانان تہٕ یِمَن چھِ پنٛنہِ جایہِ یِہوٚے وَہَم ہیوٗ روزان یُس زَن یہِ سون فَن چھِ یہِ گژھِ نہٕ پَگاہ کیُتھ مٔشراوٕنۍ یِم زَن یِہِنٛدۍ شُرۍ چھِ یِم چھِ یِمَن شُرٮ۪ن تہِ یِہوٚے فَن ہیٚچھناوان یِم چھِ وَنان یِمَن أسۍ چھِ سون خاندانَے چھُ آمُت یہِ فَن کَران پَتہٕ پٮ۪ٹھٕ أسۍ چھِ زانٛنہٕ یِوان اَمے فَن سۭتۍ تِتھَے کٔنی تۄہہِ تہِ چھُو یہِ فَن ہیٚچھُ ہیٚچھُن تہٕ یِم چھِ یِمَن ہیٚچھناوان یہِ فَن تہٕ تِتھَے کٔنی چھُ یُہ نٔسٕل دَر نٔسٕل یہِ فَن روزان یہِ اَکھ آٹ یِمَن منٛز قٲیِم روزان تہٕ بیٚیہِ یۄس زَن یہِ کٔشیٖرِ ہِنٛد لُکھ چھِ مُختلِف زَبٲنٮ۪ن ہُنٛد اِستعمال چھُ وٕنۍکٮ۪س گژھان یِتھ کَنۍ زَن کٲشِر اَنٛگریٖزۍ چھِ بَچَن ہیٚچھناوان اُردو چھِ ہیٚچھناوان مگر وۄنۍ ووت وقت یوٚت پٮ۪ٹھ کہِ یِم زَن یِم مٲلۍ ماجہِ چھِ یِمَن چھِ باسان یُس زَن یہِ سون کَلچَر چھُ یہِ چھِ ہٮ۪کان ہٮ۪وان یِہوٚے مٔشِد گژھُن لُکَن تہٕ وٕنۍکٮ۪س چھِ واریاہ زیادٕ کوٗشِش کَران سٲری اَتھ پٮ۪ٹھ کہِ پنٛنٮ۪ن بَچَن چھِ پَنُن کَلچَر ہیٚچھناوان کٲشِر زبان چھُکھ ہیٚچھناوان یا یِم زَن باقٕے چیٖز چھِ کَلچَرَس منٛز یِم چھُکھ ہیٚچھناوان یِمَن ہٕنٛز تعٲلیٖم چھُکھ دِوان تاکہِ یِہنٛدِس ذہنَس منٛز تہِ روزِ یہِ تاکہِ سون یُس یہِ کَلچَر چھُ آٹ چھِ یہِ گَژھِ نہٕ مٔشِد کیٚنٛہہ بٔلکہِ یہِ پَکہِ واریاہ برٛونٛٹھ یا اَگر أسۍ وٕچھو کانٛہہ تہِ تِژھ کانفرٛٮ۪نٕس چھِ آسان کٔشیٖرِ ہِنٛدۍ چھِ تَتٮ۪ن پَنُن سُہ کَلچَر پرٛٮ۪زٮ۪نٛٹ کَران پَنُن سُہ پھٮ۪رَن لاگان یا سُہ سوٗزنی ؤرٕک کٔرِتھ چھِ تِم شال لاگان یا باقِیَن مٕلکَن منٛز چھِ وٕنۍکٮ۪س اَمچ تِجارَت کَران یِم یۄس یہِ کٔشیٖرِ منٛز مانٛنہٕ چھِ یِوان یہِ سوٗزنہِ ؤرٕک یا اَمِکۍ شال اَمِکۍ کانٛہہ تہِ پَلو چھِ باقٕے مٕلکٕکٮ۪ن لُکَن خۄش کَران تہٕ اَمِچ تِجارَت چھِ کَران یِم تور اَتھ پٮ۪ٹھ چھُ پَنُن کاربار پَکناوان یِم یا کرٛالہٕ کٲم وٕچھو أسۍ یِم کرٛال چھِ وٕنۍ تہِ تِتھَے کٔنی کَم یہِ کٔمی چھےٚ آمٕژ تہٕ مگر وٕنۍ تہِ چھِ یِم تِتھَے کٔنی پنٛنٮ۪ن بَچَن پنٛنٮ۪ن شُرٮ۪ن زُرٮ۪ن ہیٚچھناوان پَنُن یہِ فَن تہٕ یُس یہِ یِہُنٛد فَن چھُ یہِ چھِ جٲری روزان یا یِہوٚے سوٗزنی کامہِ ہُنٛدٮ۪ن یہِ فَن چھِ یا کٲشِر زَبان چھِ یا کانٛہہ تہِ چیٖز یُس کَلچَرَس منٛز چھُ یِوان یِم یۄس ہٮ۪رِٹیج چھِ یِوان بَچٲوِتھ تھاونہٕ یا باقٕے کیٚنٛہہ یِم چھِ یِوان لٮ۪کھنہٕ رِکاڈ چھِ یِوان کَرنہٕ تہٕ اَمۍ سۭتۍ چھِ سون کَلچَر پِرٛزٲرٕو روزان